یُس ہسا سوٗن کلچر چھُ أزیک وقت وُنہِ تہِ ہسا چھِ أسۍ پوٚت کالس سۭتی تِکیٛازِ ییٚمِس یہِ فِمیلہِ منٛز گژھان چھِ یہِ ماہوٲری وَنان چھِ یَتھ یا میٚنسٹرٛیشَن تٔمِس سۭتۍ ہَسا چھِ وُنہِ تہِ یوان وُچھنہٕ بَدلہِ نظرِ تٔمِس ہَسا چھِ اگر ہَسا سۄ کُنہِ جایہِ مِثال پَنُن وَنہِ کٲنٛسہِ مےٚ ہَسا چھِ پیٖریٚڈٕس چَلان آز یا میٚنِسٹرٛیشَن چَلان تٔمِس چھِ حَقارت نظرِ یِوان وُچھنہٕ یِہٲے بَدلہِ نظرِ تٔمِس چھِ وَنان سٲری ہے ژٕ روز سا دوٗر تِکیٛازِ روٗل کیٛاہ چھِ تَتہِ اَگر ہسا سۄ کُنہِ تہِ جایہِ ڈِپارٹمیٚنٹَن منٛز کٲم آسہِ کران پَتہٕ گژھہِ تٔمِس تَمہِ ساتہٕ کیٚنٛہہ پرٛابلِم مثال پین کَرِ تٔمِس ماہوٲری دوران میٚنِسٹرٛیشَن دوران تٔمِس چھِ وَنان پَتہٕ مُلٲزِم تہِ ہے ژےٚ اوٗسٕے گَھرے بِہُن اَمہِ کھۄتہٕ آز نوٚمَن دۄہَن تہٕ ژےٚ کیٛاہ مَجبوٗری ٲسٕے یِنۍ آز پَتہٕ ہَسا چھِ تٔمِس پٔتۍ کِنۍ آسان تِم مُلٲزِم تہِ آسان تھوڑا بہت کَران تِم پانہٕ وٲنۍ اَتھ مُتعلِق ہے کیٛاہ آسان اَسان آسان کیٚنٛہہ آسان اسہِ نَہ سا پَزِ نہٕ مگر یِہان پَزِ ہا نہٕ اسہِ کَرٕنۍ کیٚنٛہہ تِکیٛازِ یہِ چھِ اَکھ نیچرَل پرٛاسیٚس اَکھ یہِ چھِ آمٕژ پوٚت کالہٕ پٮ۪ٹھَے یَنہٕ پٮ۪ٹھ اِنسانَس زِندٕ یَتھ دُنیاہَس آو اسہِ ہَسا پَزَن یِم ٹرٛیٖٹ کَرنہِ واریاہ اصٕل پٲٹھۍ یِم چھِ سانے ماجہِ بیٚنہِ تہٕ مگر سوٗن کَلچَر ہَسا چھُ وُنہِ تہِ وُچھان یِمَن تمہِ بَدلہِ نَظرِ سُہ یِہٲے مطلب سُہ ٹرٛیٚڈِشنَل نَظرِ ہے یِم چھِ وُنہِ تہِ یہِ حالانٛکہِ یہِ چھِ پرٛیٚتھ کٲنٛسہِ چھِ یہِ نیچرَل پرٛاسَیٚس گژھان پرٛیٚتھ کٲنٛسہِ لیڈیٖز منٛز سۄ کٲنٛسہِ ہنٛز تہِ موج ٲسِنۍ بیٚنہِ ٲسِنۍ تہٕ پرٛوگرٛام ہسا چھِنہٕ وُنہِ تیٖتۍ گژھان اسہِ اَتھ خٲطرٕ کیٚنٛہہ ہایجیٖن ہیٚلتھ مِثال صحت خٲطرٕ یہِ ہسا چھُ صحت خٲطرٕ یِتھ پٲٹھۍ اَتھ منٛز کیاہ پَزِیو تۄہہِ کَرٕنۍ ییٚمہِ ساتہٕ میٚنِسٹرٛیشن آسہِ اَگر ہسا ایٚویرنیٚس گژھہِ ہا سٲری گژھہٕ ہان ایٚویَر یہِ باسہِ ہا پَتہٕ اکھ کامَن اکھ مگر اَتھ ہسا چھُ تیٚلہِ تہِ یِوان وُچھنہٕ یِہٲے بدلہِ نظرِ تھوڑا آکوارڑ پہم